بہٕ ہَسا چھُس پانہٕ کِرکَٹ گِنٛدَان بہٕ ہَسا چھُ وٕنکؠن شیٚیہِ تٕرٛہ وُہُر مےٚ ہَسا ووٚت لَگ بَگ پَنٛداہ وُہرۍ پؠٹھ کِرکَٹ گِنٛدان بہٕ ہَسا چھُس کیٖپرِنٛگ کَرَان بَڑٕ بہتریٖن کیٖپرِنٛگ چھُس بہٕ کَرَان واریاہ نۄقصان تہِ چھُ تَمہِ سۭتۍ یِوَان مےٚ پَنٕنہِ حِسابَس منٛز ہَسا چھُس بہٕ وٕچھان پانَس ہَسا چھُ مےٚ کَرَان یہِ جے جے جے کے بیٹ ہَسا چھِ کَران بیٚیہِ ہَسا چھِ کَران کِس بیٹ ہَسا چھِ کَرَان ایم آر ایف وٲلۍ ہَسا چھِ کَرَان یِم مےٚ واریاہ سَپوٹ چھِ کَرَان کُنہِ اؠکڈمی منٛز گِنٛدنہٕ خٲطرٕ یِم ہَسا چھِ فَنڈٕز دِوان یا گورمؠنٛٹ سون چھُ سُہ ہَسا چھُ مےٚ فَنڈٕز دِوَان کُنہِ اؠکڈمی منٛز گِنٛدنہٕ خٲطرٕ پنٕنہِ جایہِ تہِ چھُس بہٕ وٕچھان بہٕ ہسا چھُس پرؠتھ کُنہِ جایہِ چھُس بہٕ کِرکٹ گنٛدان واریہن جاین گِنٛدنٕکۍ پَنُن کِرکٹ چھُس بہٕ ٹیلنٹ شو کران پنٕنہِ حِسابَس منٛز چھُ مےٚ باسان بہٕ چھُس بہتریٖن کِرکَٹ گِنٛدَان مگر وٕنکؠن ہسا چھُ مےٚ گورمینٹ واریاہ سَپوٹ کران جے کے بی وٲلۍ ہسا چھِ سَپوٹ کَران کِس بیٹ وٲلۍ ہسا چھِ سپوٹ کران